ہیلو وعلیکُم اَسَلام روٗہی چھس ؤنِو جِناب کیٛاہ حُکُم اوس آ آ آ بالکُل بالکُل ٹھیٖک پَلو وَلو کینٛہہ ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ ؤںۍ تو یہِ پَلو آ بالکُل لیڈیٖز تہِ چھَ اَسہِ تہٕ جَنٹٕز تہِ اگر تۄہہِ لیڈیٖز عَلاوٕ بیٚیہِ تہِ کینٛہہ لیڈیٖز کَپرٕ علاوٕ اگر جَنٹٕز کَپُر تہِ آسہِ ضروٗرت سُہ تہِ چھِ اَسہِ آسان فار ایگزامپٕل کوٹ ووٹ آسہِ کینٛہہ بَناوُن تمہِ خٲطرٕ تہِ چھِ اَسہِ واریاہ زیادٕ کَپُر ییٚتہِ ایویلیبٕل البتہ لیڈیٖزَن خٲطرٕ چھِ واریاہ اَصٕل چویِس تہِ چھِ فَلحال چھِ اَز ییٚتہِ ڈِسکاوُنٛٹ تہِ اَسہِ چَلان کینٛہہ کینٛہہ قٕسٕم کَپرنن پٮ۪ٹھ چھِ اَسہِ ڈِسکا اَسہِ حظ چھِ یہِ یُس لیڈیٖز کاٹَن چھُ تَتھ چھِ اَسہِ آز پٕنٛژٕ پٔرسَنٛٹ ڈِسکاوُنٛٹ لیڈیٖز کاٹَن فِراق شَلوارَن چھِ پٕنٛژٕ پٕرسَنٛٹ ڈِسکاوُنٛٹ البتہ یِم پھٮ۪ران چھِ تِمَن چھُنہٕ آز ڈِسکاوُنٛٹ کِہیٖنۍ چَلان تِمن چھِ خٔ خٲلی پانٛژھ پٔرسَنٛٹ یُس تِمَن آسان چھُ تہٕ ایکٕسٹرٛا آز چھَنہٕ اَسہِ زیادٕ یہِ تٕمَن پٮ۪ٹھ یہِ گژھان کِہیٖنۍ تہٕ باقٕے کَپُر یُس چھُ اَتھ چھِ آز ڈِسکاوُنٛٹ تہِ چَلان آ پھٮ۪ران چھِ اَسہِ آ بالکُل جِناب تِم تہِ چھِ اَسہِ ایویلیبٕل ییٚتہِ نہ کانٛہہ تہِ کَپُر آسہِ تۄہہِ ضروٗرَت رِیان آسہِ بیٚیہِ کینٛہہ آسہِ یہِ کَشمَلان کانٛہہ تہِ کَپُر یُس تۄہہِ ضروٗرَت چھُ سٲری کَپُر چھِ اَسہِ ییٚتہِ نَس ایویلیبٕل ٹھیٖک چھا تُہۍ ؤنۍ تو یہِ تِلہٕ کُس چھِ تۄہہِ لاگُن تۄہہِ چھُوا اَتھٕ تِلہٕ لاگُن کِنہٕ تۄہہِ چھُ مِشیٖن ہُنٛد تِلہٕ لاگُن بالکُل بالکُل اَتھٕ تِلہٕ خٲطرٕ چھِ اَسہِ یِوان آز زیادٕ تَر یِم پھَ رٮ۪تھ یِم ڈِمانٛڈِ منٛز چھِ ٹرٛنٛڈَس منٛز چھِ تمہِ خٲطرٕ چھِ اَسہِ پھٮران ییٚتہِ نَس ایویلیبٕل تِمَن چھِ ڈِفرَنٛٹ کَلَر تہِ یُس تہِ تُہۍ پَتہٕ چوٗز کٔرِو تہٕ ییٚتہِ نَس چھِ اوٚپُن چویِس تۄہہِ تۄہہِ ہیٚکِو یوٚتنَس یِتھ شاپَس پٮ۪ٹھ تُہۍ وٕچھِو آرام سان تہٕ ییٚتہِ نَس چھِ واریاہ زیادٕ وٕنکٮ۪نَس تہِ چھِ اَسہِ ایویلیبٕل وارِ کانٛہہ تہِ کَپُر تہٕ مَہَرنہِ خٲطرٕ تہِ اِوٕن اگر مَہرازَس خٲطرٕ تۄہہِ کینٛہہ ضروٗرَت چھُو تٔمِس خٲطرٕ تہِ چھِ جَنٹٕس کَپُر چھِ ییٚتٮ۪ن تِہِنٛد پھٮ۪رنہٕ خٲطرٕ کٔمیٖزیَزار آسہِ بَناوُن تَمہِ خٲطرٕ تہِ چھِ کَپُر سورُے کَپُر چھِ اَسہِ ایویلیبٕل آ ویڈِنٛگ ویڈِنٛگ سوٗٹ تہِ چھِ اَسہِ واریاہ زیادٕ ویڈِنٛگ سوٗٹ تہِ اگر نیُٚن آسہِ یا پٕلین آسہِ نیُٚن یا کُنہِ تہِ منٛز آسہِ یا شال وال تہِ چھِ اَسہِ ییٚتہِ نَس ایویلیبٕل اگر شال تہِ تۄہہِ ضروٗرَت چھِ تِم تہِ ہیکِو تُہۍ نِتھ پَشمیٖنٕکۍ شال تہِ چھِ آسان تُہۍ یی یِو یوٚتنَس أسۍ ہاوہو تۄہہِ أسۍ وٕچھو ریٹ تہِ کَرو أسۍ ییٚتنَسٕے پَتہٕ فِکٕس کیٛاہ آسہِ کیٛاہ نہٕ آسہِ اِوٕن ڈِسکاوُنٛٹ تہِ یَتھ پرٛوڈَکٹَس آسہِ تہٕ تُہۍ ہیٚکِو سُہ تہِ وٕچھِتھ کُس کیٛاہ چھِ ایکاڈِنٛگلی یہِ تۄہہِ لَگہِ وُ تہٕ تُہۍ وٕچھُو سورُے کینٛہہ ییٚتہِ نَس مِلہِ تۄہہِ سورُے کینٛہہ آرام سان ٹھیٖک چھا تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ نِتھ تُہۍ یِیِو وٕنکٮ۪ن تہِ وٕنکٮ۪ن تہِ ہیٚکِو تُہۍ نِتھ تُہۍ ہیٚکِو کُنہِ تہِ ساتہٕ یوٚتنَس یِتھ أسۍ چھِ پرٛٮ۪تھ ساتہٕ ایویلیبٕل آسان ییٚتہِ آ ٹھیٖک ٹھیٖک جِناب آ آ ییٚتہِ آ آ بالکل بالکل اگر لَک لٔڑکی آ ریڈی ریڈی میڈ تہِ چھِ أسۍ تھَاوان آ ریڈی میڈ تہِ چھِ أسۍ تھاوان مگر یِم لۄکچٮ۪ن بٔچی یَن خٲطرٕ چھُ مگر یِم چھِ لٔڑکہٕ لۄکٕٹۍ تٕمَن خٲطرٕ چھِ زیادٕ کینٛہہ البتہ ہُمَن خٲطرٕ چھِ واریاہ اَصٕل چویِس ییٚتٮ۪ن تُہۍ ہٮ۪کِو ییٚتٮ۪تھ وٕچھِتھ تہٕ نِتھ آ تِمَن خٲطرٕ مِلہِ تۄہہِ سورُے کینٛہہ ییٚتہِ نَس آ چَلو ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ چَلو اَدٕکیٛاہ اَسلامُ علیکُم